ہیٚلو ہیل اسلام علیکُم اَ اَہَن حظ ٹھیٖک پٲٹھۍ سر تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ اَہَن حظ ٹھیٖک سر کٕلاس ؤرٕک حظ ٹھیٖک گَژھان مگر اکہِ اَکھ زٕ دۄہ گٔے یہٕ میتھٕس ٹیٖچَر چھُناہ أمۍ دِتۍ نہٕ أمۍ دِتۍ أمۍ دِتۍ نہٕ زٕ ترٛےٚ کٕلاس کِہیٖنٛۍ کَنٹِنیوٗ باقٕے باقٕے سَبجیکٹہٕ باقٕے سَبجیکٹہٕ حظ ٹھیٖک یُس سُہ سایِنَس سَر چھُنہٕ حظ یہِ چھُ تھوڈا زیادٕ روزان سِٹرِکٹہٕ بُکَن کُن یہِ چھُنہٕ تھوڑا ایکٕسٹرٛا توتہِ پٲنٛژھ دٔہ پٔرٛسَنٛٹ دِیہِ ہے

نہ نہ سر سر سر وُچھ حظ اسہِ چھِ اسہِ چھِ اسہِ چھِ ایٚکچُلی یِوان سایِنَسَس شیےٚ ریٚتھ یِوان پَرنَس ٹایِم کیٛاہ حظ چھِ یِوان یہِ یورٕ ییٚمہِ حِساب یہِ پَرناوان چھُنہٕ أمۍ دِیُت اسہِ پٕلانَر کیٛاہ چھُ أمِس أمِس چھِ یہِ ژورَن ریٚتَن منٛز ٹوٹَل گَژھا ن سیٚلِبَس کَمپٕلیٖٹ مگر یہِ چھُنہٕ اسہِ سیٚلِبَس تہِ پوٗرٕ پرناوان کِہیٖںٛی أمِس دپیٛو اسہِ ژٕ پَرناو اسہِ تھوڑا رَژھِ ہانا رَژھِ ہانا زیادٕ بیٚیہِ آسان اےٚ ایٚکسپیرمیٚنٛٹ تہِ سۭتۍ سۭتۍ کَرٕناوان مگر یہِ یہِ حظ چھُ وَنان کہِ یہِ چھُ دِوان پیٚسیج مےٚ چھُ کیٛاہتام گایِڈ لایِن حظ پِرنسِپٕل آفیس پیٚٹھٕ بہٕ ہیٚکہٕ نہٕ امہِ نیٚبٕر نیٖرِتھ کِہیٖنٛۍ اچھ اچھا ٹھیٖک با باقٕے نہ نہ نہ سُہ حظ سُہ حظ ٹھیٖک پٲٹھۍ لوکَل تہِ کَران دۅنوَے ییٚمہِ ساتہٕ یَتھ منٛز أسۍ پرٛیفر چھِ کَران کیٚنٛہہ کیٚنٛہہ سٹوٗڈنٛٹ چھِ لوکَل سَمجان کیٚنٛہہ تَمہِ ساتہٕ چھُ اِنگلِش تہِ کَران مگر آل اووَر حظ چھُ لوکلٕے کَران بےٚ إں نہ نہ نہ یِمٕے ٲسۍ سایِنَس چھُ بیٚیہِ چھُ میتھٕس ٹیٖچر ووٚنمو تۄہہِ أمِس گٔے زٕ ترٛےٚ دۄہ دِنسٕے تہٕ أسۍ چھِ وۅنۍ أسۍ چھِ وۅنۍ سِٹوٗ أسۍ چھِ وۅنۍ سٹوٗڈَنٛٹٕے أسۍ چھُ وۅںۍ سٹوٗڈنٛٹٕے سِٹیٚنٛڈ گَژھان أسۍ چھِ پانہٕ وٲنۍ گُروٗپ ڈِسکَشن کَران اتھ کٕلاسس تہٕ پَران لیٚکچر کیٚنٛہہ بیٚیہِ بیٚیہِ حظ چھِ أسۍ وَنان یُس یہِ چھُنہٕ اردوٗ اردوٗ چھُ اسہِ اردوٗ اَتھ اَتھ دَپیٛو مےٚ سَرس اَتھ دِتہٕ ایکٕسٹرٛا کٕلاس اسہِ چھِ اَتھ پٔتِم تھوڑا کیٚنٛہہ سیٚلِبَس ٹی وَنُک اِنکَمپٕلیٖٹ ٹھیٖک حظ چھُ یِمو یِمے أسۍ اتہِ یِمٕے یِمٕے زٕ ژور پرٛابلِم حظ چھِ اسہِ یِم گَژھان اسہِ گَژھنہِ سالوٗ تہٕ باقٕے حظ چھٕنہٕ کٕہۭنٛۍ پرٛابل باقٕے حظ ٹھیٖک پَکان تَتیٚن سٲلِم حظ سٲلِم نہ نہ نہ نہ نہ ٹھیٖک حظ نہ نہ اتہِ حظ چھُ ٹھیٖک باقٕے یِمٕے یِمٕے چھِ اَکھ زٕ پرٛابلِم یِم گَژھَن سالوٗ گَژھنہِ چلو سر وۅنۍ حظ چھُ تۄہی تام تہٕ اَدٕ حظ ٹھیٖک ٹھیٖک حظ بہٕ حظ آسہٕ پٔرسٕنٕلی کَران ٹھیٖک کِہیٖنٛۍ اَدٕ حظ اَسلام